ہیٚلو وعلیکُم وعلیکُم اسلام اسلامُ علیکُم آ اَصٕل پٲٹھۍ تُہۍ چھِوا ٹھیٖک اَسہِ بوزیوٚو تُہنٛدِس بُٹیٖکَس متعلِق بیٚیہِ وُچھے اَسہِ واریاہ زیادٕ تُہٕنٛدِ بُٹیٖکٕکۍ اَصٕل اَصٕل ڈِزایِن پَلوَن ہٕنٛدۍ اَسہِ ٲس کیٚنٛہہ پَلو ضروٗرت مگر تھوڑا گژھِ پَتہٕ کَنسیشَن تہِ گژھُن أسۍ چھِ کَسٹٕمَر تۄہہِ چھُو نا بُٹیٖک آ اَسہِ چھِ واریاہ اَسہِ چھِ تھوڑا گاوُن ڈِزایِن تہِ ضروٗرت گاگرا چولی ضروٗرت فِراکھ سوٗٹ سِمپُل تہِ آن لایِن چھُنا تُہۍ یہِ ڈیِلِوری کَران اَچھا اَچھا تیٚلہِ گژھِ اَسہِ زیادٕ بہتر آن لاینٕے اَچھا ٹھیٖک اَہَن حظ کالٹی والٹی ہٮ۪کو أسۍ تَتٮ۪ن اَصٕل پٲٹھۍ وُچھِتھ اَچھا اَچھا آف لایِن گژھیٛا کَنسیشَن آ ٹھیٖک اَسہِ چھِ أنۍ مٕتۍ سوٗٹ واریاہ مگر تِم چھِنہٕ لاگہِ لَگہٕ ہار کیٚنٛہہ اَوَے اَسہِ بوز بوٗز تُہٕنٛدِ بُٹیٖکَس متعلق کہِ تۄہہِ چھُو واریاہ ویل ڈِزاینٕڈ ڈرٛسِسٕز آسان تَوَے اَچھا اَچھا کیٚنٛہہ چھُنہٕ شُکریہ شُکریہ